ہیٚلو اسَلام علیکم وعلیکُم سلام ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ شُکُر خۄدایَس کُن ؤنِو تُہۍ

زٔمیٖن ضروٗرت اَچھا اَدٕ تۄہہِ چھُوا سُہ مٔلی ہٮ۪ون زٔمیٖن اَچھا مگر سایٹہِ پٮ۪ٹھ سایٹہِ پٮ۪ٹھ گژھن آسٕنۍ کِنہٕ نہٕ نہَ نہَ پَنُن چھُم نہٕ کٕنُن کِہیٖنۍ تہِ نہٕ مگر ہٮ۪کو دیٛاوٕنٲیِتھ اگر تۄہہِ ضروٗرت چھُو تۄہہِ ہٮ۪کو دیٛاوٕنٲیِتھ بوٗزوٕ تُہٕنٛدِ خٲطرٕ ہٮ۪کو ایٚرینٛج کٔرِتھ مگر پانَس چھُنہٕ مےٚ کٕنُن کیٚنٛہہ ہیٚلو ہیٚلو ؤنِو یہِ چھُ زٔمیٖنَس پٮ۪ٹھ ڈِپٮ۪نٛڈ تُہۍ کَمہِ سایڈُک زٔمیٖن چھُو ژھانٛڈان تۅہہِ کٮُ۪تھ زٔمیٖن چھَو ضروٗرت ساے اَچھا یہِ چھُ وُنکٮ۪ن کَرورن منٛز گژھان تیٚلہِ تھٲوتو تُہۍ رۅپیہِ کَرور کھنٛڈ تہٕ توتہِ گَژھِ دَہ ترٕٛہ لچھ رۄپیہِ پانٛژٕ ترٕٛہ لَچھ کٕنان مِلکَت چھَنہٕ حظ یہِ چھِ مِلکَس زٔمیٖن بیٚیہِ چھِ اَصٕل زٔمیٖن تُہۍ وُچھِو اَتھ پانٛژترٕٛہ لَچھ رۄپیہِ ہٮ۪م پانٛژترٕٛہ لچھ رۄپیہِ گوٚو وُنکٮ۪نَس مُفُت وُنکٮ۪نَس کَتہِ چھِ زٔمیٖن کنال چھا کُنہِ جایہِ کَرورَس چھَنہٕ وُنکٮ۪نَس اَکھ کَنال بَنان کُنہِ جایہِ یور چھِو نہَ حظ تُہۍ اَصٕل ژھانٛڈان تُہی چھِو دَپان اَصٕل گژھِ آسُن تُہی چھِو دَپان سُے ییٚلہِ تُہۍ اَصٕل چھُو ژھانٛڈکھ سُے ییٚلہِ تُہۍ اَصٕل چھُو نہَ حظ ژھانٛڈاں اَصٕل اَتھ یہِ اَصل نَفر زٔمیٖنَس چھُ دۄہ کھۄتہٕ دۄہ ہُران کم ما چھُ گژھان نہَ نہَ نہَ گاٹہٕ گژھِ نہٕ کیٚنٛہہ تُہۍ دِیِو نظر تُہۍ وُچھِو گۄڈٕ پَتہٕ ؤنِو تُہۍ گۄڈٕ دِیِو تُہۍ نظر ییٚلہِ تُہۍ وُچھِو کٔرِو ییٚلہِ تۄہہِ پَسنٛد کھَسِو تہٕ تیٚلہِ یِتھَے کٔنۍ ما وَنو تۄہہِ جبر ما کَرو تُہۍ وچھِو آرام سان تُہۍ دِیِو نظر تُہۍ ؤنِو تُہۍ کَر یِیِو دِیِو نَظر بہٕ ہاوہو تۄہہِ دۄن ترٛٮ۪ن جایَن چھِ مےٚ نظر تل بہٕ وَنو

اَدٕ کیٛاہ ٹھیٖک چھُ اَدٕ کیٛاہ